ہیٚلو وعلیکُم سَلام ٹھیٖک چھُو حظ آ بِلکُل ٹھیٖک حظ اَصٕل پٲٹھۍ فرمٲوِو حظ کٕم چھِو

دَگ تہِ چھِ کَران تُہۍ آیوا کُنہِ ساتہٕ کِلنِکَس پٮ۪ٹھ پتہٕ باسے کیٚنٛہہ فرق وَرق اَچھا پَتہٕ کیٛاہ کوٚروٕ تۄہہِ دَوہٕے کوٚروٕ بَنٛد تہٕ پَتہٕ کھیوٚوٕ نہٕ تۄہہِ دَوا کیٚنٛہہ تہِ ہا کیٚنٛہہ چھُنہٕ اَتھ یہِ آسہِ کیٚنٛہہ یہِ آسہِ یِمن نٲرن وٲرن ہٕنٛز کانٛہہ پرٛابلِم تُہۍ کٔرۍزیٚو کٲم تُہۍ ییٖزیٚو بیٚیہِ یوٗرۍ حظ کِلنِکَس پٮ۪ٹھ أسۍ دِمو اَتھ نظر کیٛاہ چھِ یِتھٕ پٲٹھۍ کٔرِو تُہۍ کٲم یُس تۄہہِ دوا دیُتمُت اوسوٕ نا تُہۍ کٔرِو سُے کَنٹِنیٛوٗ بیٚیہِ لاگِو تُہۍ سُہ کھیوٚن ییٖتِس کالَس تُہۍ ہیٚکِو یِتھ ٹھیٖک چھا تُہۍ ہیٚکِو برٛٮ۪سوارِ دۄہ ہیٚکِو تُہۍ یِتھ توٚتانۍ آسہِ ٹھیٖک تۄہہِ یہِ آ ہاسپِٹَل ہاسپِٹَل ہیٚکِو تُہۍ یِتھ ژٔنٛدٕروار بَٹہٕ وار چھُ آسان ہاسپِٹَل تُہۍ ہیٚکِو یِمَن دۄن دۄہَن تور تہِ یِتھ تہٕ کیٚنٛہہ چھُ سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ تُہۍ یِیِو آرام سان اَچھا اَچھا یہِ یہِ چھُ آسان یہِ چھُ آسان یہِ نِیٛوٗرل ڈِس آرڈر کیٚنٛہہ نا نٲرٕن وٲرٕن ہُنٛد نٔروَن وُروَن ہُنٛد آسہِ اَتھ کیٚنٛہہ پرٛابلِم تہٕ باقٕے چھُنہٕ ہُتھٕ پٲٹھی یہِ بوٚڈ مَسلہٕ تیٛوٗت کٕہٕنٛۍ تہِ پریشان گژھنٕچ چھَنہٕ کٕہٕنۍ تہِ ضروٗرت وۅنۍ گوٚو اَکھ چیٖز ٲسۍزیٚو تُہۍ کَران کٲم فِلحال کٔرۍزیٚو تُہۍ یُس چھُنا یہِ سرٕد کھٮ۪ن آسان سرٕد کھٮ۪ن گَژھِ فِلحال کَم کَرُن ٹھیٖک چھا بیٚیہِ گژھِ تھوڑا طاقتی پَہن کھیٚیِو تُہۍ یہِ چھُ کمزوٗری ہُنٛد تہِ ہٮ۪کان ٲسِتھ تہٕ باقٕے وُچھو پَتہٕ دوا وَوا وُچھو أسۍ ییٚتہِ نَس کیٛاہ چھُ کھیوٚن اَگر طاقتی دَوا پالہِ بِیان یا کانٛہہ دوا بوتل اَکھ وُچھِو نا تُہۍ سۄ تہِ چیٚیِو تُہۍ وُچھِو کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک چھا تِکیٛازِ اکثر وُچھ مےٚ یہِ چھُ پیشٮ۪نٹن آسان کیٛاہ چھُ تس سُہ کوٗتاہ ٹایمہٕ خٲطرٕ دِژیاوٕ تۄہہِ مےٚ دوا تَتھ مےٚ کٔرِتھ کیٚنٛہہ چھُنہٕ تُہۍ ہیٚکِو سُہ کَنٹِنیٛوٗ کٔرِتھ تُہۍ ہیٚکِو سُہ بیٚیہِ کھٮ۪تھ نا تُہۍ وُچھِو اَگر فرق باسے تَمہِ سۭتۍ تہِ تَتھ منٛز ما چھُ تۄہہِ یاد دَوا کیٛاہ کُس یوٗز کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تُہۍ کٔرِو کٲم تُہۍ ہیٚکِو تُہۍ ییٖزیٚو اَتھ وُچھو اَتھ کَرو علاج کیٚنٛہہ چھُنہٕ اَتھ گَژھِ کانٛہہ چھَنہٕ فِکِر ٹھیٖک چھا اَدٕ حظ تُلِو